وٮ۪ہَم خیٲلی چھِ سانہِ علاقٕچ واریاہ اَکھ بٔڑ چیٖز روٗدمٕتۍ سٲنِس علاقَس منٛز کیٛازِ مےٚ چھِ یِوان واریاہ یِم واقعات یاد ییٚلہِ بہٕ وٮ۪ہَم خیٲلی ہُنٛد کَتھ چھُس کَران مےٚ چھِ واریاہ زیادٕ واقعات پیٚوان یاد وٮ۪ہَم خیٲلی ہِنٛدۍ تہٕ گۄڈٕ وَنہٕ بہٕ کینٛہہ سا وٮ۪ہَم خیالات یِم اَسہِ چھِ کٔشیٖرِ مںٛز گۄڈٕنیٚتھٕے أسۍ چھِ وَنان اَسہِ چھِ کٔشیٖرِ منٛزٕ عام وٮ۪ہَم خیالات سُہ چھُ وٮ۪ہَم خیال سُہ گوٚو اگر بُلبُل چھُ پِچان پوٚژھ یی اکثر چھِ اَسہِ کٲشرٮ۪ن منٛز یہِ عام بلکل یہِ چھ بڑیو فٮ۪ہَم خیالو منٛز اَکھ یہِ بُلبُل پِچان تہٕ پوٚژھ یُن تہٕ یہِ چھِ واریاہ بیٚیہِ چھُنہٕ یہِ اَز پٮ۪ٹھَے کینٛہہ یہِ چھُ واریاہ یِم بوزان چھِ پَنٕںۍ بُزرگَن یہِ چھُ واریاہ برٛوںٛہہ پٮ۪ٹھ آمُت یِم یِم یہِ وَننہٕ چھُ آمُت واریاہ بروںٛہہ پٮ۪ٹھ یہِ بُلبُل پِچہِ تہٕ پوٚژھ یی تٔتھی تٔمۍ علاوٕ چھُ اَسہِ بیٛاکھ اَکھ پیٚوان مےٚ یاد زِ کھووُر أچھ پھوران تہٕ بیٚیہِ کھووُر أچھ پھوران تہٕ کینٛہہ غلط گژھِ یِم یِتھ پٲٹھۍ چھِ یِم واقعہٕ اَتھ پٮ۪ٹھ چھُ مےٚ اَکھ واقعہ پیٚوان یاد پنٛنہِ گَرُک تہٕ یِتھَے پٲٹھۍ چھِ بیٛاکھ کہِ بہٕ پیوٚوُس بٮ۪مار تہٕ مےٚ آسہِ ضروٗری کٲنٛسہِ ہِنٛز نظر لٔجمٕژ یم چھِ وٮ۪ہَم خیالات چھِ بے شُمار بیٚیہِ چھِ یِم مےٚ باسان ہر گَرَس منٛز چھِ پَنُن اَکھ وٮ۪ہَم خیالات ہر یہِ چھِ واریاہ زیادٕ عام مان ژٕ یہِ چھِ واریاہ زیادٕ لُکَن منٛز بیٚیہِ خاص کر تِمَن لُکَن منٛز یِم زیادٕ یِمَن نہٕ علمی طور زیادٕ چھِنہٕ ماحول پنٛنہِ گَرَس منٛز کِہیٖنۍ تِمَن منٛز چھُ واریاہ زیادٕ عام یہِ مطلب یہِ وٮ۪ہَم خیالات کہِ بیٚیہِ چھِ ییٚمکہِ وجہ یہِ چھِنہٕ صرف وٮ۪ہَم خیالات صرف یِم چھِنہٕ ہمیشہِ آسان یَتھ أسۍ وَنو صحیح یوت کینٛہہ منٛزٕ چھِ فٮ۪ہَم خیالات نیران اِنسانَس کَران تَباہ یعنی کہِ اِنسان چھِ تِم چیٖز بیٚہوان سُہ بیٚہوان سوٗنٛچِتھ یا تِم چیٖز ہیٚوان صحیح کَرنہِ یِم زِ بلکل اِنسانَس خٲطرٕ صحیح چھِنہٕ یعنی اِنسان چھِ بُرٕ سونٛچُن لاگان أمِس چھِ یِوان بُرٕ خیالات أمِس چھِ باسان وۄنۍ گژھِ مےٚ سۭتۍ کینٛہہ کینٛہہ نَہ تہٕ کیںٛہہ غلط تہٕ یہِ چھُ واریاہ زیادٕ یہِ چھِ واریاہ زیادٕ اَکھ اِنسانَس خٲطرٕ اَکھ اَکھ بُرٕ چیٖز تہِ یہِ فٮ۪ہَم خیٲلی بیٚیہِ گژھِ بلکل کَم گژھٕنۍ یِتھَے پٲٹھۍ چھُ اَکھ واقعہ فٮ۪ہَم خیٲلی ہُنٛد اَسہِ اوس اَکھ رِشتہٕ دار تہٕ تٔمِس یِتھَے پٲٹھۍ یہِ اَکہِ دۄہ دوٚپُن مےٚ چھِ کھووُر کھووُر پھوران کھووُر أچھ پھوران تہٕ دۄن ترٛٮ۪ن دۄہَن اوس سُہ اَمِکُے ذکر کَران مےٚ پھیورے أچھ مےٚ پھورے أچھ حالانٛکہِ ہر کینٛہہ اوس صحیح چلان ہر کینٛہہ اوس صحیح گژھان سُہ اوس یُتُے مےٚ پھورے أچھ مےٚ پھورے أچھ مےٚ پھورے أچھ ییٚتی روٗد نہٕ پوٚژھ کینٛہہ یہِ تمہِ مٔزیٖد تہِ دۄہَے یہِ گوٚو ہفتہٕ تہِ ہفتہٕ پَتہٕ لوٚگ أمۍ سٕںٛدۍ نیٚچوِس دَب ہفتَس اوس یی وَنان مےٚ پھورے أچھ مےٚ پھورے أچھ ہفتہٕ پَتہٕ لوٚگ أمۍ سٕنٛدۍ نیٚچوِس دَب سُہ اوس نہٕ تیوٗتاہ خطرناک تہِ کِہیٖنۍ مگر أمۍ کھول سُے سُہ دَب کھول أمۍ پنٛنِس أچھ پھورنَس تہٕ ییٖتیٛاہ چھِ اَسہِ غلط خیالات گوٚو یہِ چھِنہٕ تیوٗتاہ بوٚڑ مسلہٕ کینٛہہ لیکِن مےٚ چھِ اَمہِ کھۄتہٕ بٔڑ مسلہٕ وُچھمُت یعنی گژھان کِتھ پٲٹھۍ چھِ سٲنۍ سٲنۍ بُزرگ تہِ خاص کَر سانٮ۪ن بُزرگَن منٛز چھِ یِوان یِمَن عام کہِ کینٛہہ تہِ فٮ۪ہَم خیٲلی تہٕ تَتھ پٮ۪ٹھ ژھٕنان عمل فٮ۪ہَم خیٲلی ووٚن کٲنٛسہِ تہِ کینٛہہ تہِ ژھٕنان تَتھ پٮ۪ٹھ عمل کٔرِتھ سُے چھِ پوٚتُس فٮ۪ہَم خیٲلی بَنان کہِ سوے چھِ پوٚتُس عام گژھان تہٕ بیٛاکھ فٮ۪ہَم خیٲلی یُس واریاہ بُرٕ چھِ أکِس اِنسانَس گژھِ نہٕ آسٕنۍ سُہ چھُ اِنسان پنٛنٮ۪ن خابَن پٮ۪ٹھ یقیٖن کَرُن خاب چھِ خاب چھِ حقیٖقت مگر یہِ ہمیشہِ چھُنہٕ تہِ آسان اِنسانَس پَزِ ہمیشہِ تھَوُن پَنُن دٮ۪ماغ اِنسان چھِ ہمیشہِ رُت سونٛچُن کیٛازِکہِ اِنسان ییٚمہِ ساتہٕ تہِ بُرٕ سونٛچُن چھُ شروٗع کران یِم چھُ یہِ چھُ یہِ سمجھان بُرٕ گژھِ مےٚ ییٚمہِ ساتہٕ أمۍ بُرٕ سونٛچُن لوگ پوٚتُس اَگر صحیح گژھِ تہٕ أمِس چھِ سُہ تہِ بُرٕ باسان اِسلیے چھِنہٕ ہمیشہِ کوٗشِش کَرٕنۍ اِنسانَس صحیح سونٛچِچ اَصٕل سونٛچُن تاکہِ اگر کینٛہہ بُرٕ تہِ گژھِ سُہ تہِ باسٮ۪س اَصٕل أمِس چھِ یہِ چھُنہٕ صرف وَننی یوت وَننُک یوت چیٖز کِہیٖںۍ یہِ چھِ پنٛںِس اِنسان سٕنٛدِس دٮ۪ماغَس مںٛز واریاہ اثر کَران اِنسان سٕنٛز خُوشی اِنسان سُنٛد صحت کوٗتاہ چھِ اَمہِ سۭتۍ بَنان تہٕ بیٛاکھ چھِ اِنسان وٕچھِ خاب تہٕ تَتھ پٮ۪ٹھ گوٚژھ نہٕ مسلہٕ کٔرِتھ نہ مےٚ سۭتۍ گژھِ یہِ مےٚ سۭتۍ گژھِ یہِ مےٚ سۭتۍ گژھِ ییٖتِس کالَس نہٕ سُہ پانَے سونٛچہِ سُہ صحیح تیٚلہِ تیٖتِس کالَس بیٚیہِ ہُہ کَران پَنُن پان کَران تباہ یِمو چیٖزو سۭتۍ تہٕ اسلیے چھِ ہمیشہِ کوٗشِش گٔژھۍ آسٕنۍ یہِ یہِ یِم غلط فہمی چھِ یِم تھَوٕنۍ پننٮ۪ن نِش دوٗر بیٚیہِ پَننٮ۪ن یُتُے یوت بیٚیہِ گژھِ کوٗشِش آسٕنۍ ہمیشہِ اِنسانَس یعنی یِم بُزرگ چھِ خاص کر بیٚیہِ یا یا کَم پٔرمٕتۍ چھِ تِمَن منٛز گژھِ یہِ عام یُن کرنہٕ پَنٕنۍ دوس آسَن تۄہہِ چھُو کانٛہہ دوس سُہ چھُ یَس غلط فہمی منٛز یِمَن غلط فہمِیَن منٛز پیٚوان یا تٔمِس تِہُںٛد گَرٕوٲلۍ چھِ تُہُنٛد بُزرگ رِشتہٕ دار چھِ یا تُہُںٛد یہِ رِشتہٕ دار چھِ اِنسانَس پَزِ ہمیشہِ کوٗشِش کَرٕنۍ کہِ بیٛاکھ سَمجھاوُن نہ یہِ نہٕ حظ چھُنہ یُتھ کِہیٖنۍ کیٛازِکہِ اَسہِ چھِ اَسہِ پٮ۪ٹھ چھُ ضروٗری کہِ أسۍ کَرو تِمَن ہِںٛز فکر بیٚیہِ تِتُے یوت نہٕ کینٛہہ بیٚیہِ گژھِ اِنسانَس ہمیشہِ کَرٕنۍ کوٗشِش باقٕیَن سَمجھاونٕچ کہِ ہمیشہِ روٗزِو یُہ تہِ یُس تہِ تۄہہِ باسان چھُ یُس تہِ تۄہہِ پنٛنٮ۪ن پنٛںٮ۪ن پرٛانٮ۪ن نِش بوٗزُو گۄڈٕ کٔرِو اَتھ پٮ۪ٹھ تحقیٖق اَتھ پٮ۪ٹھ ما کٔرِو بے وجہ یقیٖن کہِ مطلب یہِ بنہِ پوٚتُس اکھ غلط فٮ۪ہمی یہِ گژھِ نہٕ ژے یوت خٲطرٕ چھِنہٕ پوٚتُس یہِ یہِ چھِ أکِس اِنسانَس پانسٕے یوت خٲطرٕ نۄقصان کینٛہہ یہِ چھِ پوٚتُس پوٗرٕ عوام یہِ ہیٚکہِ پوٚتُس عام گٔژھِتھ یہِ ہیٚکہِ پوٚتُس پوٗرٕ عوامَس خٲطرٕ نۄقصان بٔنتھ تُہٕنٛدٮ۪ن گَرٕوالٮ۪ن خٲطرٕ نۄقصان اسلیے گژھِ ہمیشہِ کوٗشِش کَرٕنۍ زِ گۄڈٕ کَرَن تحقیٖق کانٛہہ کُنہِ کَتھِ پٮ۪ٹھ بیٚیہِ غلط فٮ۪ہمین پٮ۪ٹھ بلکل نہٕ کانٛہہ یقیٖن کَرُن اِنسانَس پَزِ کیٛازِکہِ یِتھ پٲٹھۍ مےٚ گۄڈٕ تہِ کوٚر ذکر کٔشیٖرِ مںٛز چھِ غلط فٮ۪ہمین ہُنٛد ہر گَرَس منٛز چھِ پَنٕنۍ اَکھ غلط فٮ۪ہمی